ہیٚلو وعلیکُم اسلام تُہی حظ کوٚروٕ فون توہہِ کٔمِس اوسوٕ فون کرُن آ بٕے چھُس ؤنِو ؤنِو وُنۍ تہِ ونیٛاومو کۄکٕر چھِ نِنۍ تہٕ

داہ ترٕٛہ ژَتجی کِلوٗ نہٕ لگ بھگ ژَتجی کِلوٗ اگر کِلوٕنۍ تہِ تہٕ بیٚیہِ دِیہوٗن ژَتجی کۄکر

نگہٕ وألۍ نِمو نگٕے نگٕے

اوا ستتھ نا ٹھیٖک چھُ ہے زٕہتھ پنٛژاہ ہَے چھُ زیٛادٕ گژھان وللہ سُہ چھُ ٹماٹرس دۅہَس تہِ واریاہ فرق

سُہ گٔیے پہلگام اَسہِ کیٛاہ پہلگامس کرُن اچھا ٹھیٖک یِمہٕ چھ کھالان پانے تہٕ والان تہِ پانے رٲٹھۍوانٛگن نا وۄنۍ تھاوُس اکھ ہتھ پانٛژترٕٛہ کرُس وۄنۍ تہٕ تیٚلہِ کیٛاہ گژھیٚس نا کِلوٗ وُنہِ گژھِنا کِلوس منٛز پانٛژترٕٛہ رۄپیہِ تہِ کم رۄپیہِ پنٛژاہ تہِ پنٛداہ تہِ گژھیٚس نا کِلوس کم پانٛژتأجی کتہِ ووٚن مےٚ نہَ ووٚنُے اکھ ہَتھ پانٛژترٕٛہ کرہوس کِلوٗ زٕ ہتھ پانٛژھ رۄپیہِ چھا کِلوٗ ہَے تیٚلہِ وۄنۍ کوٗتاہ گژھیٚس کم

اکھ ہَتھ شیٖتھ نا ڈۄڈ کِلوٕنۍ چھ اَسہِ نا اچھا ٹھیٖک اکھ ہَتھ شیٹھ نا کِنہٕ اکھ ہَتھ شیٖتھ اچھا ٹھیٖک اکھ ہَتھ شیٖتھ ٹھیٖک چھُ تہٕ گری چھُوا کِنہٕ دُکانس پیٚٹھ چھُو وُنکیٚن اچھا ٹھیٖک دُکانس پیٚٹھ نا اکھ ہَتھ شیٖتھ کٔرِو وَتھ چھ بنٛد تہِ چھ پیی تہِ بوٗز وُنۍ تہِ وَتھ چھ بنٛد اکھ شیٖتھ فاینل نا ٹھیٖک چھُ سر تیٚلہِ ووتُس بہٕ دُکانس پیٚٹھ پرٛٲریوٗ أتۍ نٕے کۄکر دیٖزیٚو نہٕ تیٚلہِ کأنٛسی ٹھیٖک چھا ؤلِوٗ ٹھیٖکھ چھُ وۄنۍ تھاوو اکھ ہتھ شیٖتھ مگر دیٖزیٚو نہٕ کأنٛسی بہٕ ووتُس

شُکر اَلحمد للہ تُہۍ چھُو پانہٕ ٹھیٖک یِمہٕ چھ مأرِتھ نِنۍ ہے تھٲوِو وۅنۍ یِم چھِ مارٕنۍ پٲنٛژھ ہَتھ رۄپیہِ بیٚیہِ ہَے زٕ ساس گوٚو نا واریاہ تیٚلہِ وۄنۍ ووٚنوٕ تۄہہِ اکھ ہَتھ شیٖتھ تہٕ اکھ ہَتھ شیٖتھ نہٕ مٲرِتھ مٲرِتھ تُلِو آس ٹھیٖک چھُ